ہِندوستان کین پانٛژھن رِیاستن ہُند ناو زَن یِتھ پٲٹھۍ کرناٹکا مہاراشٹرا گُجرات آسام اُترپریدیش یِم چھِ ہِندوستانٕکۍ کنترٕٛہو رِیاستو منٛز پانٛژھ رِیاست